میانہِ زِندگی ہٕندۍ ساروی کھۄتہٕ بٔڑۍ یِم اؠکَمپلِشمیٚنٹٕس چھِ سُہ چھِ میٲنۍ سُہ اؠجُکیشَن تِکیازِ بہٕ چھس اؠجُکیشَن سؠکٹَرَس منز ہمیشہٕ روٗزمٕژ اَصل بہٕ یَتھ تہِ کلاسس مےٚ چھُ ڈِسٹنکشن چاہے سۄ گرؠجویشَن ٲس مےٚ چاہے سۄ مےٚ ٹؠنتھ ٹُوؠلتھٕ کٔر مےٚ ٲس پرٛؠتھ کُنہِ کَلاسس منز ٲس مےٚ ڈِسٹِنکشَن سُہ چھُ تمہِ سۭتۍ یہِ خاص کَر ییٚلہِ بہٕ سکوٗل لایِفہِ منز ٲسٕس تَتہِ گوٚو مےٚ واریاہ پراوُڈ فیٖل تِکیازِ میانہِ سکوٗل والؠو کرنٲوٕس بہٕ واریاہ میون مول موج واریاہ یا میٲنۍ گرِکۍ تِمو کۆر تمہِ ساتہٕ تِم گٔیہِ واریاہ خۄش سُہ اوس میانہِ خٲطرٕ پراؤُڈ موٗمؠنٹ